یُس سا یہِ گاڈٕ رٹنُکھ اَکھ

کیٚاہ چھِ ونان اَتھ یُس گاڈٕ رٹنہٕ چھِ یہِ تہِ چھُ اَکھ مطلب نوکری اَکہِ قٕسمٕچ اِنسان کَرِ یا کانٛہہ چیٖز کَرِ اگر اِنسان اَکھ گاڈٕ رٹہِ تہٕ پتہٕ کٕنہِ تمِ مارکیٹس منٛز تَمہِ سۭتۍ تہِ یِیہِ تٔمِس واریاہ زیادٕ فٲیِدٕ کیٛازِکہِ یہِ ییٚتہِ چھُ یِمن یُس گاڈٕ رٹہِ اِنسان اَتھ چھِ یِوان واریاہ اَصٕل ریٹ یہِ چھُ کِلو گژھان ترٛےٚ ہتھ ژور ہتھ پانٛژھ ہتھ اَسہِ ییٚتہِ ایٚریاہس منٛز اَمہِ سۭتۍ ہسا چھِ گاڈٕ رٹنس اَسہِ اَکھ چیٖز گژھان اِنسانس اَگر ہسا یُس برداشت برداشٕچ لیوٚل چھِ آسان یہِ چھِ گژھان اِنسانس أتی یہِ حٲصِل اَتہِ ہٮ۪کہِ نہٕ یٔمِس نہٕ برداش آسہِ سُہ اِنسان ہٮ۪کہِ نہٕ گاڈٕ رٔٹِتھ کیٚنٛہہ تہٕ برداش چھُ بوٚڈ بارٕ چیٖز اَتھ منٛز یُس سا سٲنۍ نوٚو پُے چھِ تِمن چھِ ضروٗری اَتھ کُن اَسہِ توجہ تہٕ تتھ کُن چھُ تِمن توجہ دیُن اَتھ گاڈٕ رٹنس کُن کیٛازِ کہِ اَمہِ سۭتۍ گژھِ تِمن برداش پنٕنِس یتھ منٛز زِنٛدگی منٛز حٲصِل یِم چھِ ضروٗری اَسہِ تتھ گاڈٕ رٹنس خٲطرٕ اَسہِ کَرٕنۍ تیار اَسہِ پَزن تِم پانہٕ یِم گاڈٕ رٹٕنۍ تِم ہیٚچھناوٕنۍ ییٚلہِ تِمن ییٚلہِ تِم أسۍ ہیٚچھناوہوکھ اَکہِ دۄیہِ لٹہِ پتہٕ بیٚہن تِم تِمن گژھِ پانس انٛدر تہِ سُہ تہِ برداش تہٕ یہِ پٲدٕ تِکیٛازِ تِم ہٮ۪کن پتہٕ زِنٛدگی ہٕنٛز کانٛہہ تہِ کٲم آسہِ تِمن کَرٕنۍ تِم ہٮ۪کن سُہ برداشتہٕ سان حٲصِل کٔرِتھ